لایک أسۍ چھِ لیٚدٕر تہٕ دۄد مَتھان یا پَمہٕ ژالَن چھِ آسان یا أسۍ چھِ کارپٲتٮ۪ن ہُنٛد اِستعمال ہٮ۪کان کٔرِتھ أسۍ چھِ ہٮ۪کان سنٛجی ہٕنٛدِ تیٖلُک اِستعمال تہِ کٔرِتھ